آ مےٚ چھُ یاد کہِ مےٚ چھُ سٮ۪ٹھاہ شوق پینٹِنٛگ وینٹِنٛگ کَرںُک ڈرٛایِنٛگ یِمہٕ چیٖز کٲنٛسہِ ہِنٛزۍ شکٕل بَناونٕکۍ یِم چیٖز بَناونٕکۍ تہٕ ییٚلہِ بہٕ لَک مطلب ٹٮ۪نتھَس ٲسٕس پَران تہٕ ٹٮ۪نتھَس منٛز چھُ مطلب تَنہٕ پٮ۪ٹھ تہِ چھِ مےٚ بَنٲومٕتۍ تمہِ برونٛٹھ یا تمہِ پَتہٕ تہِ چھِ مےٚ بَنٲومٕتۍ مگر لَکٹی لَکٹی آرٹ مگر یُس مےٚ تمہِ دۄہ بَنایے سُہ اوس واریاہ زیادٕ بوٚڑ تہٕ مےٚ بَنایے یِتھَے کٔنۍ شَکلہٕ تامَتھ اَکھ سیٖنری ہِش بَنایے مےٚ تہٕ تَتھ منٛز ٲسۍ تَتھ منٛز بَنایے مےٚ یِمَے مطلب کوہ ہِوۍ بَنایے یورٕ تِمَن منٛز آب نیران تہٕ کُلۍ بَنایم جانوَر بَنایم سُہ ٲس واریاہ زیادٕ تَتھ خٲطرٕ اوس مےٚ بوٚڑ کٮ۪نواس اوٚنمُت آڑرَس پٮ۪ٹھ بَنٲیِتھ تِکیٛازِ اَسہِ ٲسۍ ییٚتہِ لو مطلب یُس اَسہِ لوکَل مارکیٹ چھُ ییٚلہِ تَتہِ ٲسۍ لَکٕٹۍ لَکٕٹۍ کیٚنواس بَناوان مےٚ چھُنہٕ تیٚمہِ کَیٚن کیٚنوَسُک سایِز پَتہٕ کِہیٖنۍ تہٕ مگر اوس سُہ واریاہ زیادٕ بوٚڑ کیٚنواس تہٕ تِکیٛازِ مےٚ اوس بَناوُن پنٛنِس یَتھ گَرَس خٲطرٕ اَسہِ اوس لابی تہٕ تٔتھی خٲطرٕ اوس یہِ بَناوُن تہٕ سُہ اوس واریاہ زیادٕ بوٚڑ کیٚنواس تہٕ تَتھ پٮ۪ٹھ بَنٲو مےٚ سُہ سیٖنری تہٕ سُہ گٔے واریاہ زیادٕ خوٗبصوٗرت تہٕ مےٚ کٔرٕکھ سارویو تعاریٖف یِم تہِ رِشتہٕ دار ٲسۍ یِوان تِم ٲسۍ وَنان یہِ کٔمۍ چھِ بَنوومُت یہِ کٔمۍ چھِ بَنوومُت تہٕ سُہ چھِ میٛانہِ زندگی ہںٛد گۄڈنیُک یُس مےٚ یوٗتاہ بوٚڑ آرٹ چھِ بنوومُت اَکھ یوٗتاہ مطلب یہِ چھِ بنوومُت تہٕ تَتھ خٲطرٕ یُس تہِ سامان لوٚگ تہٕ سُہ اَنے مےٚ بٲے تہٕ تَتھ خٲطرٕ یِم مطلب یِم کَلَر پٮ۪نسَل چھُ آسان یا پٮ۪نسَل چھُ آسان یا باقٕے کَلَر یِم تہِ مےٚ لٔگۍ تَتھ خٲطرٕ خٲطرٕ لٔگۍ تہٕ تِم اَنے مےٚ بٲے تہٕ بیٚیہِ یہِ تہِ سامان تَتھ خٲ پَتہٕ کَرنایے مےٚ تَتھ فرٛیم ویم تہِ سُہ گوٚو واریاہ زیادٕ خوٗبصوٗرت سُہ چھِ اَسہِ وٕنۍ تہِ لَگٲوِتھ لابی منٛز سُہ چھِ واریاہ زیادٕ سَجان تمہِ سۭتۍ چھُ سانہِ لابی ہِنٛز سُہ خوٗبصوٗرتی زیادٕ گژھان اَصٕل